السلام علیکم اگر اسہِ کُکِنٛگ آسہِ کَرٕنۍ تہٕ کُکِنٛگ کرنہٕ بُرونٛہہ کٕم اِنگِریٖڈِیَنٹٕس چھِ اسہِ پیٚوان کیاہ کیاہ چھُ اسہِ پیٚوان ریڈی تھاوُن کُکِنٛگ کَرنہٕ بُرٛونٛہہ چھُ اَسہِ گۄڈٕنیٚتھ صاف تھاوُن کِچن بیٚیہِ چھِ تھاوُن بانہٕ یوٗٹینٛسِلٕز صاف کٔرِتھ بیٚیہِ چھِ پَنٕنۍ اَتھٕ صاف کَرٕنۍ تہٕ اَمہِ پتہٕ چھُ یِم یُس اسہِ اِنگریٖڈِیَنٛٹ لَگہِ سُہ چھُ اسہِ پَننِس ؤرٕک بینٛچَس پٮ۪ٹھ ایٚولیبٕل تھاوُن اگر کینٛہہ پُروٹیٖنٕز آسن اسہِ فِرٛیجس منٛز تھٲمٕتۍ تہٕ تِم چھ نٮ۪بر کَڑٕنۍ تِم چھِ تھاوٕنۍ ییٚتیٚس ؤرٕک بینٛچَس پٮ۪ٹھ ریڈی کٔرِتھ کُپُر چھُ اسہِ تھاوُن یُس اسہِ سِکیٚور چھُ سٲنِس اَتھَس کَران یُس اسہِ تھَپھ کَرنَس چھُ اسہِ لَگان سُہ چھُ تھاوُن أتِسٕے ایٚولیبٕل تہٕ یۄس ریٚسِپی اسہِ بَناوٕنۍ آسہِ تہِ سۄ چھِ چیٚک کَرٕنۍ امہِ بونٛٹھ پرٛیپِیر تھاوُن کٔرِتھ امہِ خٲطرٕ تہٕ وۄنۍ اگر اسہِ یِم اِنگِرٛیٖڈِیَنٛٹٕس اسہِ لَگن امہِ خٲطرٕ چھِ اسہِ کینٛہہ مَخصوٗص جار نِنۍ یَتھ منٛز تھاوٕنۍ چھِ لیدٕر مَرژٕوانٛگَن نوٗن مَسال دانِوَل تہٕ یِم چھِ تھاوٕنۍ ؤرٕک بینٛچَس پٮ۪ٹھ ایٚولیبٕل تہٕ سَبزی اگر اسہِ آسہِ بَناوٕنۍ تہٕ یہِ چھِ تھاوٕنۍ کَٹ کٔرِتھ یہِ چھِ تھاوٕنۍ ؤرٕک بینٛچَس پٮ۪ٹھ ریڈی مِکسٕڈ ہٕربلٕز آسن ضروٗرت ڈرٛایِڈ ہٕربلٕز تہٕ یِم چھِ تھاوٕنۍ ایٚولیبٕل أتسٕے اونِیَن اینٛڈ گارلِک گَنٛڈٕ روٚہَن لَگن اَسہِ تِم تہِ چھِ ایٚولیبٕل تھاوٕنۍ أتسٕے کُکِنٛگ منٛز چھِ اوٚیِل ضروٗری تہٕ اوٚیِل چھُ اسہِ أتِسٕے ایٚولیبٕل تھاوُن تہٕ امہِ پتہٕ چھِ اسہِ شُروع کَرٕنۍ کُکِنٛگ کَرٕنۍ